ہیٚلو سلام علیکُم تُہۍ چھِوا بوٗٹ کٕنان اَچھا مےٚ حظ اوس بوٗٹ ضروٗرت

اَدٕ آدٕ قۭمَتھ کیٛاہ چھِ گژھان اَتھ کیٛاہ چھِ نایکییَس قۭمَتھ گژھان کَتہِ اَدٕ کیٚنٛہہ نہَ حظ چھُنہٕ مےٚ اوس بوٗٹ ضروٗرت تہٕ بہٕ وُچھ تیٚلہِ بہٕ یِمہٕ اوٗرۍ اَدٕ اَدٕ سا